کٔشیٖر منٛز چھِ واریاہ جایہِ یِم نہٕ وُنہِ میٚگزِمَم لوٗکو آسیٚن وُچھمَژٕے ییٚتہِ چھِ کیٚنٛہہ فیمَس ڈیٚسٹٕنیشنہٕ یوٚت سٲری چھِ گَژھان پہلگام گُلمرگ سۄنہٕ مرٕگ دۄدھٕ پَتھرِ چھِ ؤرۍ یَس منٛز چھُ اور اکھ نَہ تہٕ اکھ چَکَر لَگٲنی مگر کٔشیٖر چھَنہٕ تیٛتے یوت کیٚنٛہہ کٔشیٖر منٛز چھِ تِم اَن ایٚکٕسپٕلورٕڈ جایہِ یِم نہٕ وُنیٛک تانۍ میٚگزِمَم لوٗکو آسیٚن وُچھمژٕے اِنکلوٗڈِنٛگ می مےٚ تہِ چھِ کٔژ تام جایے وُچھمژ وُنیٛک تام تمہِ مٔزیٖد وَنہٕ بہٕ کہِ ییٚتہِ چھِ تیٖتیٛاہ لیک ٲں یِمَن زَن پرٛو گٕلیشَر لیک چھِ وَنان تور چھُنہٕ وُنہِ واتان کٕہٲنۍ خال کانٛہہ آسہِ سُہ نَفرا یُس تور تانۍ آسہِ ووتمُت یا تٔمۍ آسیٚن تِم لیک ایٚکٕسپلور کٔرمِتۍ تہٕ حالانکہِ چھُ سٮ۪ٹھاہ مشکل تور تانۍ آسان واتُن تَتھ چھُ پیٚوان واریاہ ٹرٛیٚک کَرُن مگر تِتھۍ تہِ چھِ نَفر کہِ یِم واریاہ ایٚنتھوٗزِیسٹہٕ چھِ تِم وُچھنہٕ خٲطرٕ تِم چھِ سٮ۪ٹھاہ کوٗشِش کَران کہِ أسۍ کَرو ہر کانٛہہ لیک ایٚکٕسپلور ییٚتہِ تیٖتیٛاہ لیک چھِ ییٚتہِ دُنیاہِکۍ لیک چھِ ییٚتہِ گَنٛگبَل لیک چھُ تارسَر مارسَر چھُ یورٕ چھُ تُلین لیک چھُ شیٖشہٕ ناگ لیک چھُ مےٚ چھُ پانہٕ تہِ شوق کہِ بہٕ وُچھ ہا ایٹ لیٖسٹ ایٹ لیٖسٹ فیمَس کیٚنٛہہ لیک تاکہِ یِم چھِ پَتہٕ میٚموریٖز روزان لایفہِ منٛز بیٚیہِ چھِ آسان اَکھ سٕپیسفِک ایج یِم کیٚنٛہہ چیٖز وُچھنہٕ خٲطرٕ لایفہِ منٛز تہٕ مےٚ باسان تَتھ ایجہِ وِدٕن پَزیٚن ٲسۍ یِم سٲری چیٖز ایٚکٕسپلور کَرٕنۍ تاکہِ لایفہِ منٛز روز نہٕ پَتہٕ رِگریٚٹ کیٚنٛہہ تہٕ تَمہِ علاوٕ تہِ چھِ ییٚتہِ دُنیاہِکۍ میٖڈو یِم زَن چھِ ہیٛور کُن چھِ یَپٲرۍ چھِ ٲں بنٛگَس میٖڈو چھُ توسہٕ مٲدان میٖڈو چھُ یِم چھِ تِژھہٕ تِژھہٕ جایہِ کہِ یِم یور یِم مسٹہٕ وِزِٹ چھِ اور چھُ گژھُن انی ہَو کیٛازِکہِ یِم چھِ تیٖژاہ بیٛوٹِفل جایہِ اگر نہٕ یِم چیٖز وُچھ لایفہِ منٛز میٛانہِ حِسابہٕ تیٚلہِ وُچھ نہٕ لایفہِ منٛز کِہیٖنۍ تہٕ بیٚیہِ یَنٛگ جَنٛریشنہِ پَزیٚن یِم چیٖز اصٕل پٲٹھۍ ایٚکٕسپلور کَرٕنۍ تھوڑا مایِنٛڈ سٮیٚٹ تہِ گَژھان چینٛج اَمہِ سۭتۍ بیٚیہِ ایٚکٕسپلور گَژھان واریاہ واریاہ ڈِفریٚنٛٹ جایہِ بیٚیہِ چھِ اَمہِ سۭتۍ نَنان کہِ نَہ واریاہ چیٖز چھِ ییٚتہِ تہِ ایٚویلیبٕل کٔشیٖرِ منٛز ایٚپارٹ فرٛام گُلمرگ پہلگام سۄنہٕ مرگ اَمہِ مٔزیٖد تہِ چھِ واریاہ جایہِ کیٚنٛہہ یِمن یِم جایہِ اسہِ ایٚکٕسپلور پَزیٚن کَرنہِ یِم جایہِ اسہِ اصٕل پٲٹھۍ پَزیٚن وُچھنہِ بیٚیہِ پَزیٚن باقٕے تہِ ماٹِویٹ کَرٕنۍ اتھ رِلیٹِڈ تہٕ بیٚیہِ تھوڑا باقیَن تہِ وَنُن کہِ نَہ ییٚتہِ چھِ اَمہِ مٔزیٖد تہِ واریاہ جایہِ تہٕ اَمہِ سۭتۍ گَژھہِ ٹیٛوٗرِزٕم تہِ پرٛموٹ تہٕ اِکنامِک اِکنامِکل کَنڈِشَن تہِ گَژھان اَمہِ سۭتۍ واریاہ ٹھیٖک کَشمیٖرَس منٛز